واریاہَن قٕسمَن ہٕنٛدۍ چھِ آسان یِم چیٖز یِم أسۍ سَوارِ منٛز اِستعمال چھِ کَران تَتھ منٛز چھُ گۄڈنیُک چھانٛٹہٕ یہِ اَکھ چھُ آسان یہِ چھُ لَگان أسۍ یہِ گُر تیز پَکناونَس منٛز یا رِکاب چھُ آسان کھۄر رِکاب یَتھ منٛز کھور چھُ ٹھہران بیٚیہِ چھُس اکھ سیٖٹ چھُ آسان یَتھ پٮ۪ٹھ بِہَن چھِ یا لاکم چھِ آسان یِتھے پٲٹھۍ چھُ کَنہٕ پَٹہٕ چھُ آسان یُس گُرِس چھُ یِوان اِستعمال کَرنہٕ سُہ وٕچھ برٛونٛٹھ کُنُے یوت یِم حظ چھِ کینٛہہ چیٖز یِم رایڈِنٛگ منٛز اِستعمال چھِ گژھان سَوارِ منٛز اِستعمال چھِ گژھان بیٚیہِ حظ چھِ آسان أمِس گُرِس لٲگِتھ اَکھ نال چھِ آسان أمِس لٲگِنۍ گُرۍ پَڑرِس تَلہٕ کَنہِ ییٚمہِ سۭتۍ یہِ پٔکِتھ چھُ ہٮ۪کان تیز أمِس کانٛہہ نۄقصان چھُنہٕ واتان أمِس کینٛہہ نۄقصان چھُنہٕ واتان کینٛہہ یِم حظ تہِ کینٛہہ چیٖز آسان یِم أسۍ سَوارِ منٛز اِستعمال چھِ کَہ